سٲنِس ایریاہَس منٛز چھِ واریاہ جَنٛگلی جاناوار روزان ییٚتہِ چھِ روزان ہاپت روزان سٕہہ روزان پٔنٛزۍ روزان تِکیٛازِ یورٕ چھُ واریاہ گنٮ۪ر چھُ اَسہِ چھِ جنٛگَلَس یہِ ترٛےٚ کِلوٗ میٖٹر دوٗر أسۍ چھِ جنٛگ جنٛگلَس نزدیٖک روزان یُتھُے أسۍ صُبحٲے پُلہٕ ہٕنٛدۍ زیُن اَننہِ چھِ جنٛگَل گژھان أسۍ چھِ وٕچھان تَتہِ واریاہ پٔنٛزۍ أسۍ چھِ نِوان تِمَن ژوٚٹ تہِ یورَے سۭتۍ یا اگر کُنہِ ساتہٕ چھِ سٕہہ وٕچھان پَتہٕ چھِ أسۍ ژَلان یورٕ چھِ واریاہ زیادٕ سٕہہ آسان ہاپَت آسان پٔنٛزۍ آسان یا روٗس کَچہِ آسان تِکیٛازِ أسۍ چھِ صِرف ترٛے کِلوٗ میٖٹر روزان دوٗر جَنٛگلہٕ نِش تہٕ أسۍ چھِنہٕ أسۍ چھِنہٕ جنٛگلَس مَنٛز کُلۍ وُلۍ ژَٹان کِہیٖنۍ تکیازِ أسۍ چھِ اَسہِ چھِ جَنگ أسۍ چھِ جنٛگلی جاناوارَن ہٕنٛز حِفاظت کَران تِکیٛازِ اگر أسۍ تِمَن جنٛگَل ژَٹو اگر أسۍ جنٛگَل ژَٹان روزَن یُہُنٛد گَرٕ یُس چھِ یۄس یُہنٛد روزنٕچ جاے چھِ سۄ گژھِ ختم یِتھ کٔنۍ اَکھ اِنسان چھِ آسان اگر اِنسانَس روزنٕچ جاے چھِ ختم گژھان سُہ چھِ پَتہٕ دَربٕدر اَکہِ جایہِ پٮ۪ٹھ بیٚکِس جایہِ چھِ پھیران سُہ آسان یِتھَے کٔنۍ چھِ جنٛگلی جانور اگر أسۍ تٔمۍ سُنٛد گَرٕ ژَٹو گَرٕ اُجاڑو تٔمۍ سُنٛد تیٚلہِ یور نزدیٖکٕے گامَن منٛز أسۍ چھِنہٕ جنٛگَل وَنٛگَل ژَٹان کِہیٖنۍ أسۍ چھِ جنٛگلی جاناوارَن ہٕنٛز حِفاظت کَران أسۍ چھِ دۄہَے دۄہَے اگر کُنہِ جایہِ جنٛگلَس منٛز کُلۍ چھِ ژَٹان أسۍ چھِ گَژھان أسۍ چھِ لُکَن کران أسۍ چھِ وارِیاہ پروگرام کَران تہٕ یہِ جنٛگَل مَسا ژٔٹِو کِہیٖنۍ تِکیازِ اگر أسۍ جنٛگلی جاناوارَن واتناوو نۄقصان تِم واتناوَن اَسہِ نۄقصان تِم یِن تیٚلہِ یور نزدیٖکی ایریاہَن منٛز بیٚیہِ چھُ گورمٮ۪نٛٹ یُس چھُ تٔمۍ چھِ واریاہ یِمہٕ نیشنَل پارکہٕ بَنایمَژٕ تِکیازِ یِم جَنگ جَنگلی جاناوار چھِ تِم روزَن سیف گورمٮ۪نٛٹ چھِ واریاہَن جایَن کُلۍ لاگان تِکیازِ یہِ جنٛگلی جاناوارَن ہُنٛد جنٛگلی جاناوارَن ہٕنٛز یہِ روزَن جاے روزِ واریاہ اصٕل بیٚیہِ ہٮ۪کن یہِ پَنُن غذا تٔتی حٲصِل کٔرِتھ کیٛازِ وا واریاہ جاناوار چھِ تِمہٕ یِمہٕ جنٛگلی مٮ۪وٕ کھٮ۪وان چھِ تہٕ پَنٕنۍ زِندگی چھِ گُزَر بَسَر کران اگر أسۍ وۄنۍ یِہُنٛد گَرٕ ختم کَرو تٔمۍ یِن آلریڈی یوٗت جنٛگ جاناوار نزدیٖکی گامَن منٛز گۄڈٕ یورٕ چھِ واریاہ جنٛگلی جاناوار موٗجوٗد آسان پرٛٮ۪تھ دۄہ چھِ أسۍ وٕچھان ہاپَت چھِ وٕچھان سٕہہ چھِ وٕچھان روٗس کچہِ چھِ وٕچھان پٔنٛزۍ چھِ وٕچھان مگر یُس یُہُنٛد زیادٕ تعداد چھُ سُہ چھُ سٕہن ہُنٛد سٕہہ چھِ دۄہَے دۄہَے یَپٲرۍ ژور آسان پانٛژھ آسان شےٚ آسان ییٚتہِ چھِنہٕ بَنان نٮ۪بَر تہِ نیرُن مگر أسۍ أسۍ چھِنہٕ تویتہِ یِمَن نۄقصان واتناوان کِہیٖنۍ أسۍ چھِ گورمٮ۪نٹَس یِہوٚے اپیٖل کَران تہِ کہِ ژٕ بَناو نیشنَل پارکہٕ بَناو یا پرٛوگرام کَر یِمَن أسۍ کِتھ کٔنۍ بَچاووکھ جنٛگلی جاناوَر تِکیازِ جنٛگلی جاناوَر تہِ چھِ سانہِ خٲطرٕ ضروٗری سانہِ ماحول خٲطرٕ چھِ جنٛگلی جاناوَر تہِ ضروٗری اَسہِ پَزِ ہمیشہِ یِہٕنٛز رٲچھ کَرٕنۍ أسۍ تہِ چھِ جنٛگلی جاناوَرن بَچاوان روزان